ٹیٚکنالجی ٹریٚکٹٲرٕس یا کانٛہہ تہِ موبایل فوٗن یہِ چھِ اِنسان سٕنٛزۍ زندگی ہُنٛد اَکھ بوٚڑ بارٕ حِصہٕ بَنیومُت ٹیٚکنالجی چھِ اَکھ اِنسان سٕنٛز اَکھ اِمپیکٹیشَن پیٚوان اَز فیوٗچَرَس تانۍ واتنہٕ خٲطرٕ اگر نہٕ موبایل فوٗن أزکِس دورَیس مَنٛز آسہِ کیٚنٛہہ یَتھ کامہِ دَہ دۄہ ٲسۍ لَگان تَتھ لَگہِ بَرابَر آز وُہ دۄہ تہِ موبایل فوٗن چھِ دَہَن دۄہَن ہنٛز کٲم دَہَن سیٚکَنڈَن منٛز ختم کَران فار ایٚگزامپٕل مےٚ چھِ نَفَر اَکھ روزان مےٚ نِش زٕ ترٛےٚ ہَتھ کِلوٗمیٖٹَر دوٗر أمِس چھِ مےٚ کانٛہہ چِٹھۍ سوزٕنۍ کیٚنٛہہ سوزن یہِ چھُ روزان میل مےٚ اگر یہِ یِتھ پٲٹھۍ پانہٕ آسہِ ہا أمِس کۭژاہ خرچہِ گَژھہِ أمِس کۭژاہ خرچہِ گژھہِ کِراے أمِس کوٗتاہ ٹایِم گَژھہِ زایہِ یہِ چھُ تُلان سوٗزان چھِ مےٚ میل مےٚ چھُ واتان دۄن مِنٹَن منٛز رِزَلٹہٕ چھِ نیران ایٚگزام فارَم چھ نیران ایٚڈمِٹ کارڈٕس چھِ نیران یا اِنٹرنیٚٹَس پٮ۪ٹھ کانٛہہ تہِ ویٖڈیو چھِ گژھان یُس مےٚ ایٚجُکیشنَس منٛز لگان چھُ ضروٗرت یا کانٛہہ تہِ سُہ چیٖز یُس پیپَر کَرِہا خرٕچ تِم تہِ چھِ مےٚ بَچان سُہ سانہِ زٔمیٖندٲری منٛز چھِ سٲنۍ ٹیٚکنالجی استعمال گژھان فار ایٚگزامپٕل مےٚ چھِ زٔمیٖنَس تھَل لاگٕنۍ مےٚ چھِ زٔمیٖنَس سبزی لاگٕنۍ زٔمیٖنَس اَکھ ایکڑ چھا زٕ ایکَڑ چھا تہٕ اتھ کۭژاہ ہیومَن ؤرٕک لَگہِ مےٚ اَتھ کۭژاہ رۄپے لَگہِ مےٚ امہِ خٲطرٕ چھِ اَکھ ٹرٛیٚکٹَر آسان امہِ خٲطرٕ چھِ اَکھ مِشیٖن یُس اَتھ وایان چھِ یُس اَتھ ٹھیٖک کَران چھِ بیٚیہِ چھِ بےٚ انتہا کَم ٹایمَس منٛز بےٚ انتہا کَم پونٛسَس منٛز کَران سوٗن ٹیٚکنالجی چھِ سٲنۍ زِندگی آسان کَران سٲنۍ ٹیٚکنالجی چھِ سٲنۍ زِندگی بہتر بَناوان سٲنۍ زِندگی پونٛسو تَل تہِ بَچاوان یتھ جایہِ ہَتھ لَگہِ ہا تَتھ جایہِ چھِ لَگان دَہ یتھ جایہِ ہَفتہٕ لَگہِ ہا پَنُن تَتھ جایہِ چھِ أسۍ لَگان پانٛژھ مِنَٹ ژور مِنَٹ